مےٚ چھِ نٔے نٔے پَکوان واریاہ زیادٕ پسند نٔے نٔے پَکوان بَناوٕنۍ واریاہ زیادٕ زیادٕ پَسند واریاہ زیادٕ پسنٛد بہٕ چھَس نٔے نٔے چیٖز گرِ ٹراے کران کِچنَس منٛز اۭں یوٗٹوٗب پٮ۪ٹھ وٕچھِتھ یا بدل کُنہِ کُکِنگ چنلہِ پٮ۪ٹھ وٕچھِتھ کُکِنگ باے بے نٔزیٖر فُڈ فیوٗجن تہٕ الحمد اللہ تِم چھِ واریاہ اَصٕل بَنن بیٚیہِ چھِ مےٚ اتھ سۭتۍ سۭتۍ ڈرایِنگ تہٕ پینٹِگ واریاہ زیادٕ پَسند ڈرایِنگ چھِ مےٚ کُنہِ حدس تام تَگان مےٚ چھُ کاپی تَگان واریاہ زیادٕ اَصٕل کَرُن تہٕ پینٹ تہِ چھَس بہٕ واریاہ ٹھیٖک ٹھاکھ کران مےٚ چھُ واریاہ زیادٕ پَسند ییٚلہِ مےٚ دٮ۪ماغ آسہِ پَریشان یا ٹینشن ویٚنشن آسہِ مےٚ چھُ بہٕ چھَس دَپان بہٕ بَناوہا کیٚنہہ بہٕ چھَس نہٕ ہٮ۪کان وٲڑزن منٛز تیوٗت ؤنِتھ کیٚنٛہہ تہٕ بہٕ چھَس ڈرا کران مےٚ چھُ سُہ پَسند واریاہ